مےٚ حظ چھِ تگان سورُے رَنُن مگر وازوان چھُنہٕ مےٚ وٕنہِ تگان رَنُن کِہیٖنۍ کیٛازِکہِ مےٚ چھُنہٕ وٕنہِ ہیوٚچھمُت تَتھ چھِ پٮ۪وان واریاہ زیادٕ اٮ۪کٕسٹرٛا مَصالہٕ رَنان رَلاوٕنۍ تَمہِ پَتہٕ چھُ سُہ بَنان بیٚیہِ چھِ سُہ تَتھ چھِ پٮ۪وان اِنگرٛیٖڈِیَںٛٹٕس ڈِفرَنٛٹ ڈِفرَنٛٹ یوٗز کَرٕنۍ مےٚ چھِنہٕ تِمَن ہُنٛد پوٗرٕ پَتہٕ ہٕے تَتھ کیٛاہ کیٛاہ چھِ آسان ترٛاوُن مےٚ چھُنہٕ تگان وازوان رَنُن کِہیٖنۍ تَمہِ موٗجوٗب بہٕ چھَس یَژھان کہِ بہٕ گٔژھٕس ہیٚچھِنۍ بہٕ چھَس یوٗٹیوٗب پٮ۪ٹھٕ وٕچھان مگر وٕنہِ چھُم نہٕ تگان فُل وازوان رَنُن کِہیٖنۍ